وعلیکُم اَسَلام اَدٕ اِیِو اَسہِ نِش چھُ ایٚویلیبُل ٲٹھ نمبر تہِ بیٚیہِ حظ اوس وُچھُن یہِ تۅہہِ ما چھُو بیٚیہِ کیٚنٛہہ اَسہِ چھ واریاہ برینٛڈَن ہٕنٛدۍ وٲتۍمٕتۍ آ وَلہٕ یہِ ژٕ تہٕ تُہۍ دِیِو ییٚتی نظر